اکنَمَتھ ساس شیٚے ہَتھ دُوَنٛزاہ زٕ لَچھ اَکہٕ ترٕٛہ ساس ترٛےٚ ہَتھ سَتہٕ ترٕٛہ ترٛےٚ لَچھ تێیِہ ترٕٛہ ساس ترٛےٚ ہَتھ تہٕ تێیِہ ترٕٛہ ژور لَچھِ ژۄیہِ ترٕٛہ ساس ژور ہَتھ تہٕ ژۄیہِ ترٕٛہ پانٛژھ لَچھ پانٛژھ ترٕٛہ ساس پانٛژھ ہَتھ تہٕ پانٛژھ ترٕٛہ شیٚے لَچھ شێیِہ ترٕٛہ ساس شیٚے ہَتھ تہٕ شێیِہ ترٕٛہ